وعلیکُم اسلام اَلحمد للہ آ بِلکُل بِلکُل عُمر صأب کتہِ پیٚٹھ مالون پیٚٹھ حظ اچھا تۄہہِ کتہِ اوٚنوٕ یہِ نمبر حظ آ آ ٹھیٖک حظ آ آ اَچھا اَدٕ آ بِلکُل صحیح صحیح چھُ ووٚنمُت تٔمۍ حظ اچھا وارٕکارٕ آ ریٹ چھِ کمٕے پہم تہِ نہَ حظ وۄنۍ یہِ چھُ مارکیٚٹس تام یُس یہِ کُلوٗ چھُ وُنکیٚس ژور تام یہِ چھُ گژھان لگ بگ شُراہ شیٚتھ حظ پیٖٹۍ پانٛژھ تام گژھِ کیٛاہ چھِ ونان یہِ حظ ژۄداہ شیٚتھ حظ تۅہہِ پنہٕ نیٚن موٗجوٗب یہِ چھُے ییٚمِس یعقوٗب صأب نہِ موٗجوٗب حظ تہٕ نَتہٕ چھُ ہے سُہ گوٚو اَسہِ پنُن نفر آ تُہۍ روٗزِو بےٚ فِکر تُہۍ واتنٲوِو یور مال کیٚنٛہہ پرواے چھُنہٕ آ کیٚنٛہہ پرواے چھُنہٕ تِم چھا تیار حط آ تُہۍ کرنأوِو برٛٲے تُہۍ بٔرِِو گاڑِ تُہۍ واتنٲوِو اِنشا اللہ تَتھ تہِ یِیہِ جان تَتھ تہِ چھُ بُتھِ اصٕل مارکیٚٹ حظ اَہن حظ نہَ حظ وۄنۍ تُہۍ چھُو وۄنۍ یعقوٗب صأبٕنۍ نفرتہٕ کیٛاہ وَنہو بہٕ تۄہہِ اَدٕ سا تَتھ چھِ أسۍ آ عام نفرس ژَٹان داہ پٔرسنٛٹ چوٗنٛکہِ وۄنۍ چھِو تُہۍ یٮعقوٗب صٲبن سوٗزۍمٕتۍ تہٕ وۅنۍ تٔمِس کیٛاہ وَنو اَسہِ چھِ تٔمِس پنٔنۍ بِل تُہۍ وُچھِو تِمن چھِ أٹھ پٔرسنٛٹ حظ ژٹان أسۍ ییٚلہِ یتھ منٛز تُہۍ پتہٕ خۄش گٔژھِو نہَ حظ تی روزِ اَتہِ پیٚٹھ کوٗتاہ چھُ آٹوٗ ہیٚوان یوٚت تام کِرٛاے لگ بگ اَد حظ کیٚنٛہہ پرواے چھُنہٕ ییٚلہِ تُہۍ شےٚ سَتھ ہَتھ پیٹہِ چھَوٕتُمہٕ گٔے زٕ ژور چرکھ تہٕ کیٚنٛہہ پرواے چھُنہٕ کِرٛاے تہِ دِمو اِنشا اللہ أسی تُہۍ روٗزِو بےٚ فِکر تُہۍ کٔرِو اَسہِ سۭتۍ کأم تہٕ بہتر روزِ نہَ حظ تُہۍ ہے پنٕنۍ نفر چھُو اچھا یہِ رنٛگا ونٛگا کیُتھ چھُکھ برٛٲے کٔرمٕژ جان نفرو ہتہٕ حظ اِنشا اللہ واتنأیو تُہۍ کیٚنٛہہ پرواے چھُنہٕ حظ آدٕ حظ چلو بِہِو خۄدایس حوال